السلام عليكم ورحمة الله وبركاته أسۍ ہسا گٔے زٕ ساس تہٕ وُہس منٛز أکِس جایہِ سہُ چھُ گۄلگٲمۍ پٮ۪ٹھ واریاہ دوٗر تتھ چھِ ونان زجہِ مرٕگ اسہِ پٮ۪و گٲڑۍ تھاوٕنۍ بالس تلٕے تہٕ اسہِ پٮ۪و تتہِ پٮ۪ٹھ پایدلۍ کھژُن اسہِ لوٚگ تتہِ پٮ۪ٹھ اکھ دۄہ تہٕ راتھ گُزٲر اسہِ أکِس بالس پٮ۪ٹھ سۄ ہسا چھُ واریاہ بوٚڑ بال تپٲرۍ ہسا ٹریکنٛگ کران یِتُھے ہسا أسۍ کھٔتۍ صُبحن ؤتھۍ أسۍ سُلی تہٕ تتہِ آو سُلی گاش یُس تتیُک سن رایز اوس صُبحٲے صُبحٲے سُہ اوس الگٕے یُتھ یُتھ نسا چھُ اسہِ وٕچھ مُتُے زانٛہہ تتہِ ہا اوس الگٕے مزٕ سُہ اوس واریاہ بال تتہِ پٮ۪ٹھ اوس سورُے یِوان اتھِ سُہ بال ہسا چھُ تمہِ اپور ہسا چھُ بیٛاکھ بال تتھ چھِ ونن ہوٗنۍ ہٮ۪نٛگ یُس زن واریاہ مشہوٗر چھُ تتہِ ہسا گوٚو کُنوُہ شیٚتھ تہٕ ستھ نمتس منٛز جہازٕ اکھ ٹکرٲیِتھ تیوٗت ہسا چھُ بوٚڑ جا تتہِ بال تتہِ ہسا چھُ یِوان الگٕے مزٕ بیہنس باقٕے وسلام